یُس ہسا مےٚ تۄہہِ یہِ نوٹ ایٹ فون ووٚنوُ یُس مےٚ آز برٛونٛہہ دَہ دۄہ چھِ اوٚنمُت اَمیُک باسیو مےٚ یی نَگیٹِو چیٖز کہِ اَتھ یُس چارجَر چھُ لَگان سُہ چھُنہٕ ہٮ۪کان بدل کُنیُک لٔگِتھ چارجَر کیٚنٛہہ اَتھ گژھِ مخصوٗص آسُن اَمے کَمپٔنی ہُنٛد چارجَر بیٚیہِ چھُ اَتھ بیٛاکھ اکھ چیٖز اَتھ ہسا چھُ گژھان